وٕنکیٚس چھُ لگ بگ پرٮ۪تھ کُنہِ گرَس منٛز موبایل فون موٗجوٗد خلق چاہے بَچہٕ چھِ بُزرٕگ چھِ جوان چھِ سٲری چھِ وٕنکیٚن پَنُن اَکثر بیشتر وقت أتھۍ موبایلَس پٮ۪ٹھٕے گُزاران برونٹھ اَگر وٕچھو ینہٕ پٮ۪ٹھ یِم موبایِل فون زیادٕ گٔے اَمہِ برونٹھ ٲسۍ کران کٲم شُرۍ ٲسۍ سکوٗل گژھان سکوٗلَس منٛزٲسۍ گیمہٕ گندان مُختٔلِف کھیلہٕ ٲسۍ گندان اور تورٕ یِتھ ٲسی گرِ سکوٗلٕچ کٲم کرِ ہن یا سیٚودُے گژھہن گِندنہِ ٲسۍ گِندان اَصٕل پٲٹھۍ وۄنۍ ییٚلہِ پٮ۪ٹھ موبایِل فون آیہِ وٕنکین چھِ شُرۍ اَکثر بیشتر ٹایم پَنُن یِمنٕے موبایلَن پٮ۪ٹھ سِکریٖنن بٔتھۍ کَنی گُزاران ییٚمہِ سۭتۍ زَن بے شکھ تِہنزن رُسوٗکین پٮ۪ٹھ وَنو یا زن أچھن پٮ۪ٹھ وَنو بُرٕ اَثرچھُ پیوان زہینس پٮ۪ٹھ بُرٕ اَثر چھُ پیوان گِندنٕکۍ ٲسۍ واریاہ زیادٕ فٲیدٕ شُُرین یِوان مَثلن شُرۍ ٲسۍ گِندان تِم ٲسۍ تَندرُست روزان صحت اوسُکھ روزان ٹھیٖک اٮ۪کزرسایز ٲسٕکھ گژھان جِسمَس منٛز اوسُکھ خوٗن دورٕ کران اور بَڑٕ اَصٕل ٲسۍ تِم روزان صحت اوسُکھ روزان ٹھیٖک کھٮ۪ن چین ٲسۍ اَصٕل پٲٹھۍ کھٮ۪وان باقٕے چیٖز

اَصٕل پٲٹھۍ چھِنہٕ ہٮ۪کان تِم پَنٕنۍ زندگٲنی وۄنۍ گُزٲرِتھ کیٚنہہ سِٹرسس منٛز چھِ شُرۍ یِوان تِکیٛازِ ییٚلہِ نہٕ وۄنۍ گرِ نیبر درٛایہِ أندرٕ کَنہِ روٗدۍ موبایلَن پٮ۪ٹھٕے پرٮ۪تھ کٲنسہِ شُرِس چھِ وٕنکین لگ بگ لگ بگ عٲنکہِ ہِنز آسان ضروٗرت بَہانہٕ چھُ یِہوے سِکریٖنُک یا سِکریٖنَس بٔتھۍ کَن چھُ یِہوے أچھن منٛز یہوے یوت اثر لایِٹہِ ہُند یِہوے اَثر پیوان کہِ اَمہِ منٛز چھِ کیٚنٛہہ تِم تہِ ریز نیران تِم تہِ کیٚنٛہہ ریڈیشنہٕ نیران ییٚمہِ سۭتۍ زَن شُرین ہِندین دٮ۪ماغَس پٮ۪ٹھ یا باقٕے جِسمَس پٮ۪ٹھ سونچَس پٮ۪ٹھ اَثر چھُ پیوان وۄنۍ چھُ یہِ چیٖز ضروٗری زِ اَسہِ پَزِ کوٗشِش کَرٕنۍ یِمن شُرین چھِ اَسہِ کیٚنٛہہ پَنٕنہِ آیہِ کیٚنٛہہ تجرُبہٕ چھِ کران یِتھ کٲٹھۍ زَن یِم باقٕے بیٚیہِ لگہِ ہن یِمنٕے کھیلَن کُن گِندنَس کُن یہِ سِکریٖن ٹایم یُس یِم گُزاران چھِ وقت چھِ سِکریٖنَس پٮ۪ٹھ گُزاران یہِ گژھِ ہا کَم گژھُن مِثال کے طور پر أکِس مٲلِس ماجہِ پَزِ ہا أکِس شُرِس تھپ کٔرِتھ پَکناوُن گِندناوُن اور انعام اَگر تھاوٕ ہن مَثال اَگر کُنہِ جایہِ گیم گِندین تَتہِ کَرین انعام شُرین منٛز تَقسیٖم تَمہِ سۭتۍ چھُ مُمکِن شُرۍ مہ پھیرن واپَس پَتہٕ گِندنَس کُن ییٚمہِ سۭتۍ اَمہِ نِش بَچہٕ ہن یا پَڑنَس دوران چھِ وٕنکیٚس سارنی یَتھ کٔنۍ باقین کِتابَن چھِ اٮ۪کزام گژھان مارکس یِوان پَتہٕ چھُ شُرین الگ الگ طریٖقو سۭتۍ چھِ شُرین ہُند کیاہ چھِ اَتھ وَنان تِمن اینکَریج کران تِمن خۄش کران تِمن چھُ انعام یِوان دِنہٕ تِتھٕے پٲٹھۍ گژھِ آسُن سپوٹسس منٛز تہِ گیمَن منٛز تہِ تِمن بِلکُل یِتھٕے پٲٹھۍ گژھُن پتہٕ انعام دِنۍ تِہُںد رِزلٹ گوٚژھا یُن ییٚمہِ سۭتۍ زَن شُرۍ گژھن خۄش تہٕ لگہِ ہن اُکُن واپَس گِندنَس کُن